اَسلام علیکُم وعلیکُم اسلام اَوا ٹھیٖک تُہۍ چھِو حظ ٹھیٖک اَہن حظ کُس چھُو حظ ایجوکیشن لون ہا تۄہہِ کیٛاہ چھُو کَرُن اچھا ٹھیٖک پرُن کَمہِ خٲطرٕ چھُو اَچھا ٹھیٖک اَدٕ ٹھیٖک چھُ یِیو تُہۍ اِنکَم کٲژاہ چھَو ٹھیٖک تیٚلہِ ییٖزیٚو تُہۍ یا یِیو اَز تُہۍ یا ییٖزیٚو پَگاہ آدھار کارڈ پاس بُک أنۍزیٚو سۭتۍ بیٚیہِ أنۍ زیو اِنکَم بَنٲوِتھ گۄڈٕ ہاں آ ؤنِو اَتھ چھُ اِنٹرَسٹ واریاہ کَم اَگر تُہۍ لون کٔرِو وُہ ساس رۄپیہِ تۄہہِ پیوٕ پانٛژَن ؤرۍیَن چھُو تۄہہِ اَگر تُہۍ پانٛژَن ؤرۍیَن ہُنٛد کٔرِو تہٕ پانژَن ؤرۍین باد درٛاو تَتھ پانژھٕے ساس چھِو تۄہہِ اِنٹرٛسٹ کھسان پانٛژَن ؤرۍین سُمبھ کھسوٕ تۄہہِ اَتھ پانٛژھ ساس اِنٹرٛسٹہٕ آ تُہۍ یِیو وۅنۍ تہٕ أنِو پَنٕنۍ سٲری یہِ پاس بُک أنِو بیٚیہِ أنِو آدھار کارڈ بیٚیہِ أنِو اِنکَم بَنٲوِتھ کیٚنٛہہ چھُنہٕ پَرواے أسی دِمہوو تۄہہِ لون بیٚیہِ أنۍزِہون گارَنٹر چھُ گارنٹر ضروٗرت آسان آ آ آ اَتھ چھُ گورمینٹ ایمپُلایمینٹ ضروٗرت آسان گارَنٹر تُہۍ یِیِو اَدٕ ٹھیٖک چھُ تُہۍ ییو ژٔنٛدٔر وارٕے ییٚمہِ دۄہ تۄہہِ ضروٗرت چھُو تُہۍ یِیو اَتھ لَگن زٕ دۄہ لون ترنَس اَچھا تُلِو بِہِو رۄبَس حَوال